ییٚلہِ مےٚ گۄڈٕنیُک چیٖز ہیوٚت سُہ اوس واریاہ خوٗبصوٗرت واریاہ اَصٕل اوس سُہ سُہ اوس فِراک سوٗٹ یُتھُے مےٚ سُہ تورٕ اوٚن پَتہٕ سُوُم بَنومَس ڈِزایِن پَتہٕ ٲس پَتہٕ ٲسٕس بہٕ تَتھ لاگان اَگر بہٕ اورٕ یورٕ گَژھٕ ہا پَتہٕ ٲسٕس بہٕ تَتھ لاگان یۄس میٛٲنۍ فرٛٮ۪نٛڈ ٲس سۄ تہِ ٲس تَتھ لاگان مَنٛزٕ منٛزٕ نِوان لٲگِتھ پَتہٕ گٔے أسۍ اَکہِ دۄہ پِکنِک پَتہٕ تُلۍ مےٚ تَتھ فِراک سوٗٹَس منٛز فوٹو تہِ سُہ اوس واریاہ خوٗبصوٗرَت فِراک سوٗٹ سُہ اوس تیوٗتاہ سَجان پَتہٕ ٲسۍ وَنان مےٚ سٲلِم أسۍ تہِ اَنہِ ہاو یُتھُے سوٗٹ